سٕنیکسَس منٛز چھِ أسۍ بَناوَان مۄنٛجہِ گُلۍ چھِ بَناوَان موموز چھِ بَناوَان سَموس چھِ بَناوَان ٲلوٕ مۄنٛجہٕ چھِ بَناوَان کَنڈٕ مُۄنٛجٕہ چھِ بَناوَان مَطلَب الگ الگ ویٚرایٹیٖز چھِ بَناوان کہِ گٔرِکۍ چھِ وَنان مطلب یُس یُس وَنۍ تَگہِ سُہ سُہ چھِ بَناوُن مٔنٛزۍ چھِ دَپَان تُہۍ دِیِو بَنٲیِتھ سَموس چھِ أسۍ اوٹَ اَنان سُہ چھُ مانڈَن چھُ وَزوُن تھاوان اوٚٹ پَتہٕ چھِ ٲلوٕ فٕکَر دِوان پَتہٕ چھِ تَتھ مسالہٕ وَسالہٕ رَلاوان گَنٛڈٕ نوٗن ووٗن چھِس ترٛاوان اَصٕل پٲٹھۍ یِتھ کٲنٛٹھۍ ٲلوٕ رَنان چھِ تِتھٕے پٲٹھۍ البتہ ہُتھ کٲنٛٹھۍ گژھِ نہٕ سۄ فٕٹٕن رَننہٕ وِزؠن کینٛہہ یِتھ کٲنٛٹھۍ چھِنہٕ أسۍ پھٕٹراوَان کیٛازِکہِ سۄ چِھ سَموسَس منٛز آسان بَرٕنۍ چھِ أسۍ بَناوَان سَموس وَٹَان چھِ أٹۍ پیوٗت اوٚڑ تَتھ چھِ بَناوَان أسۍ کِتھ کٲنٛٹھۍ تَگہِ سَموس بَناوَان یِتھ کٲنٛٹھۍ مَطلَب بَچہِ وَنن تِتھ کٲنٛٹھۍ چھِ أسۍ بَناوان تتھ چھِ ترٛاوُن مَٹَر پھٔلۍ تہِ گنٛڈٕ پیوٗنٛت تہِ مَرژٕرٛانٛگُن سوبُد تہِ مطلب نیوٗل مَرژٕرٛانٛگُن باقٕے باقٕے چیٖز تہِ چھِس تراوان بیٚیہِ تمہِ مٔزیٖد یہِ تہِ مطلب بَچہِ ژھانٛڑؠن تہِ چھِ بنان یا مٹر چھِ تِم ونن مٔنزِۍ مما ہمیں مٹر مٹر چاہِیے مَٹَر مَٹَر موٚنٛجہ گوٗلۍ چھِ اَسہِ ضوٚرَتھ یا بدل کینٛہہ چھِ أسۍ چھِ مٹر تھاوان راتَس وزوُن صُبحَن چھِس اَنان رِفایِن بیٚیہِ چھِ أسۍ اَنَان بیسَن بیسَن اگر نہٕ ایویلیبٕل آسہِ ٲٹِس پؠٹھ تہِ چھِ بَنان مگر اوٹ چھُ بَناوُن یوٗتاہ بیسَن چھُ بَناوان توٚن تیُتھُے توٚن چھُ تھاوُن اوٹ تہِ بیٚیِسنہِ چھُ نہٕ کَلَر بیٚیِسنہٕ چھُ نہٕ پؠوان کَلَر ترٛاوُن کینٛہہ ہۄتھ چھِ پؠوان اَسہِ کَلَر ضوٚروٗری ترٛاوُن پَتہٕ چاہے ریٚڈ کَلَر آسہِ یا یَلو کَلَر آسہِ ووزُل ٲسۍ تَن یا لیٚودُر ٲسۍ تَن کَلَر چھ اتھ پیٚوان ضوٚرری ترٛاوُن چھِ بَناوان تِتھَے پٲٹھۍ یا گَنٛڈٕ چھِ وَنان بَچہِ گَنڈٕ گنٛڈٕ موٚنٛجہِ کھؠمو گنٛڈٕ پھوٚل کَتروو تَتھ تروو نوٗن تَتہِ چے سُہ آب سورُے نؠبَر تَو پَتہٕ چھُ سُہ اصٕل گژھان وے وُن چھُ گَژھان تٕہ تِتھَے پٲٹھۍ بیسنہِ منٛز ترووٚ کوٚر بیسنہِ منٛز ایٚڈ تہٕ گوٚو یا ٲلوٕ چھِ وَنان بَچہِ تَتھ تہِ چھِ تِتھےٚ پٲٹھۍ أسۍ کَران مگر ٲلو چھِ پؠوان قٲلہٕ مٔجَن ہٕنٛدۍ پۄٹھَٮ۪ن زٲوِج زٲوِجہِ ژُ کوٗنٛجَل گَژھِ بَنُن یا کِتھ کٲنٛٹھۍ تَگۍ وٕ تۄہہِ تِتھ کٲنٛٹھۍ چھِ أسۍ بَناوان بَچہِ چھُ دَپان نہ آسہِ گژھِ بیٚیہِ أزکؠن شُرؠن ہُنٛد یِم چھَ مانَان یِم یہ وَنن تہِ گژھِ آسُن یِمَن اؠویلیبٕل